وعلیکُم اسلام اَہَن حظ تُہۍ چھُو حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک اَچھا سالِق صٲب حظ زیادٕ ما حظ چھُس اَہَن حظ أمِس ووت راتہٕ پٮ۪ٹھ حظ بٮ۪مار پَتہٕ گٔیَس تھوڑا صُبحس فرق تمٕے حظ سوز یہِ صُبحس سکوٗل وۄنۍ مہٕ حظ چھُس زیادٕ اَہَن حظ یہِ حظ نیوٗ اَسہِ ہاسپِٹَل تہِ أمِس حظ اوٚن دوا تَپھ وَپھ مَہ چھُس باسان اَہَن حظ اد حظ چھُ تیٚلہِ تیٚلہِ حظ اَنہٕ ہوٚن أسۍ یہِ پانَس سۭتی أسۍ چھِ اَپٲری أسۍ اَنہٕ ہوٚن تیٚلہِ یہِ پانَس سۭتی چھُٹی پٮ۪ٹھ زیادٕ مہٕ حظ چھُس اَہَن حظ آ تیٚلہِ سوٗزوُن یہِ اَگر بیٚیہِ باسیووٕ تہٕ یہِ أنۍ زِووٚن بیٚیہِ تیٚلہِ چھِ أسۍ یَپٲری أسۍ حظ نِموَن تیٚلہِ بیٚیہِ ہاسپَٹَل اَہَن حظ وۄنۍ تھٲے تھٲے زیوٚس تۄہہِ تہِ اوٚتانۍ خیال یوٚتانۍ أسۍ تہِ واتو ٹھیٖک چھِ حظ اَہَن حظ چلو شُکریہ حظ تہٕ وَنہِ یِمو أسۍ اَپٲری أسۍ حظ اَنہٕ ہوٚن پانَس سۭتۍ چلو شُکریہ اوٚتانۍ تھٲے زیوٚس وۄنۍ تُہی خیال تہٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ نہٕ حظ پَرواے أسۍ تہٕ اَسہِ لَگَن پانٛژھ دَہ مِنَٹ چلو شُکریہ حظ تُہۍ تھٲیِو وَنۍ أمسٕے خیال یِمَن اَسہِ لَگن پانٛژھ دَہ مِنَٹ تہٕ أسۍ تہِ وٲتۍ ییٚکیٛاہ چلو شُکریہ حظ شُکریہ اسلام علیکُم